کیٚنٛہ ٹایم بروٚنٛہہ اوس مےٚ تھوڑا پرسنل اِشٗو مےٚ اوس دٮ۪ماغ واریاہ بِزی روزان صحیٖح پٲٹھۍ اوس نہٕ مطلب سوٗنچِتھ ٲسٕس نٕہ ہؠکان سَمجِتھ ٲسٕس نٕہ ہؠکان مطلب ڈِپرؠسٕڈ ٲسٕس واریاہ زیاد ٹؠنشَنَس منز ٲسٕس روزان پٔتۍمہِ ؤری زٕ ساس تٕہ زُ توٚ وُہَس منز مِلیو مےٚ اَکھ فریٚنٛڈ مطلب تٔمۍ کٔر مےٚ واریاہ ہؠلپ واریاہ مَدد کۆرنم تیٚمہِ مُشکِل منٛز نیبَر نیرنہٕ تٔمۍ ہیٚچھنٲوٕس بہٕ اَسُن گِندُن مَزاق اوس کَران مےٚ سۭتۍ مَزاق اوس کَران مےٚ سۭتۍ اَسناوان اوسُم باقی باقی چیٖز اوس ونَان مطلب ڈِپرٮ۪شنہِ منٛز ڈِپرؠشَنَس نِش کِتھ کٲٹھۍ چھ دوٗر گَسان مطلب کِتھ کٲٹھۍ گَژھِ سوٗنٛچُن سَمجُن غَلط چیٖزَن نِش کِتھ